وَعلیکُم سلام ٹھیٖک چھِو حظ اَہَن حظ شُکر خُدایس کُن اَہَن حظ اَلحَمدُاللہ تُہۍ چھِو حظ سأری ٹھیٖک اَہَن حظ أسۍ چھِ شُپین پیٚٹھ اَہَن حظ رَاحِل احمد چھُ اَہَن حظ مےٚ چھُ کارخانہٕ سیٖمنٛٹ بیٚیہِ شیٚشتٕر تہٕ کٕنن اَتھ حظ چھِ مختلف قٕسم نا تہٕ میٚکس سیٖمنٛیٹ حظ چھُ مَگر سارِوٕے کھۅتہٕ بیٚٹر گژھان اَہَن حظ میٚکٕس سیٖمینٛٹ چھُ اَلٹرٛا ٹیٚک چھُ ایٚچ کے سیٖمینٛٹ چھُ اومبوٗجا چھُ خیٚبر چھُ اَہَن حظ یِم قٕسم چھِ میٚکٕس حظ اَہَن حظ سُہ چھُ واریاہ اَصٕل سیٖمینٛٹ سارِوٕے کھۅتہٕ اَہَن حظ اتھ حظ چھِ اَز ساڑ پأنٛژ ہتھ گَژھان اَہَن حظ اَہَن حظ

کیٚنٛہہ نہَ حظ چھُ پَرواے تۅہہِ کَر چھُ ضروٗرت نہَ ؤنِو وۅنۍ

ٹھیٖک حظ نہَ حظ سِلیٚپ چھُ پیٚوان اَلٹرا ٹیٚک سیٖمینٛٹ ترٛاوُن نا سِلیٚپ خٲطرٕ چھُ سُہ گژھان ٹھیٖک سُہ حظ چھُ گژھان پٲنٛژھ ہَتھ اَہَن حظ یہِ حظ چھُ سورُے ایٚویلیبٕل اَہَن حظ نہَ حظ اَگر تۅہہِ فٔسٹَس پیٚٹھ چھُو ضروٗرت تہٕ أسۍ یِمو ترٛہمہِ یا فٔسٹَس پیٚٹھ

کیٚنٛہہ نہَ حظ پَرواے ییٚمہِ ساتہٕ تُہۍ ؤنِو تَمہِ ساتہٕ حظ گٔے حٲضِر تَمہِ ساتہٕ نہَ حظ ؤلِو وۅنۍ کیٛاہ وۅنۍ پَتہٕ سہلٕے چھُ پَتہٕ ؤلِو وۅنۍ یُس یہِ چھُنا یہِ میٚکٕس سیٖمینٛٹ وۅنۍ دِیِو تتھ پأنٛژ ہتھ سُہ چھُ ساڑ پأنٛژ ہَتھ گژھان نا تہٕ وۅنۍ چھِو تُہۍ پَنٕنی تہٕ تتھ تھٲوِو پأنٛژ ہتھ تہٕ یُس ہُہ چھُنا اَلٹرا ٹیٚک سُہ چھُ پأنٛژ ہتھ گَژھان تتھ تھٲوِو ساڑ ژور ہتھ ٹھیٖک چھا

اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے وَعلیکُم اَسَلام